سٲنِس گرَس منٛز چھُ باتھ روٗم اسہِ چھُ سُہ باتھ روٗم أنٛدرٕ کَنے اَمہِ سۭتۍ چھُ واریاہ فٲیدٕ فٲیدٕ چھِ یِم یِم گۄڈٕنِچی کَتھ اَگر کانٛہہ بُزرٕگ آسہِ یا بیمار آسہِ کانٛہہ سُہ اِنسان تٔمِس چھُ نہٕ پیٚوان راتھ کیُت نٮ۪برنیرُن کیٚنٛہہ سُہ ہٮ۪کہِ اِنسان تھپھ کٔرِتھ ہٮ۪کیٚس نِتھ واتنایس باتھروٗمَس منٛز أنٛدرٕ کٔنۍ سہوٗلیت گژھیس تٔمِس پیٚیہِ نہٕ نٮ۪بر نیرُن کینٛہہ راتھ کیُت مطلب نٮ۪برٕ کٔنۍ چھِ راتھ کیُت اَنہِ گٔٹۍ آسان دَب ہٮ۪کہِ لٔگِتھ تِتھ پٲٹھۍ لگہِ نہٕ تٔمِس دَب تہِ کہینٛۍ تہٕ بیٚیہِ تہِ چھِ اَتھ واریاہ واریاہ فٲیدٕ مطلب اِنسانَس آسہِ تکازٕ چھُ آسان دۄہلہِ تہِ راتھ کُیُت تہِ کُنہِ ساتہٕ تہِ اَسہِ چھُ نہٕ پیوان اَمہِ سۭتۍ تہٕ مطلب بیٚیہِ چھُ روزان اَمہِ سۭتۍ صفٲیی روزان کٲشِر پٲٹھۍ اَگر اِنسان نٮ۪بر نیرِ ہیٚے نیبرٕ کٔنۍ چھِ دہ وُچھن صبحٲے ٲسۍ تِم مےٚ اوس پیٚوان شیٚیے بَجہِ گژھُن گۄڈٕنیٚتھ اِنسانَس گژھُن برونٛٹھ برونٛٹھ تہِ چھُ نہٕ آز قسہٕ کِہینۍ تہٕ اَمِکۍ چھِ واریاہ فٲیدٕ اَمہِ سۭتۍ چھِ اِنسان بیٚمارٮ۪ن نِش تہِ روزان ٹھیٖک یہِ چھُ أنٛدرٕ کَنی تہٕ نہ چھُ پیٚوان نٮ۪برٕ کَنہِ بِہُن کُنہِ جایہِ نہ غلط آبٕے یوٗز کَرُن نہ یِتھٕے پٲٹھۍ یُن نہ گژھِ اِنفیکشنٕے أنٛدرٕ کَنہِ چھُ اِنسان کران یوٗز سُہ چھُ گژھان بِالکُل ٹھیٖک وۄنۍ اَگر اِنسان نٮ۪برٕ کٔنۍ آسہِ ہا تَمہِ سۭتۍ گژھِ ہا واریاہ برابلِم گۄڈٕنیٚتھٕے تٔمِس وۄتھہِ ہا پردے تہٕ کانٛہہ تہِ ہٮ۪کہِ ہا کُنہِ ساتہٕ یہِ موج بییٚنہِ چھےٚ آسان سۄ زَن نیرِ نٮ۪بر سۄ کیاہ کَرنہِ نیرِ سۄ کِتھ پٲٹھۍ ہٮ۪کہِ نٮ۪بر نیٖرِتھ أنٛدرٕ کٔنۍ چھُ یِہوے فٲیدٕ